کشمیٖرَس منٛز چھِ واریاہ مزہبٕکۍ لُکھ ہیٚنٛدۍ چھِ سِکھ چھِ یِتھَے پٲٹھۍ چھُ مُسَلمان تہِ ییٚتہِ چھِ زیادٕ تَر یُس یہِ مزہب چھِ پالان سُہ چھِ اِسلام یُس مسلمان چھِ مانان چھِ اِسلامُک مطلبٕے چھِ اَمَن بیٚیہِ چھِ مانان مُسَلمان کہِ خۄداے چھِ اَکوے سُے چھِ عبادتہِ خٲطرٕ سُے چھِ ییٚمہِ کایناتُک بناوَن وول بیٚیہِ چھِ حضرت محمد صلی اللہ علیہ وسلَمَس ٲخری پیغمبر مانان اِسلامَس منٛز چھِ پانٛژھ چیٖزے زیادٕ ضٔروٗری گۄڈٕنیُکُے چھِ کٔلمہٕ دٔیِم چھِ نٮ۪ماز ترٛیٚیِم چھِ روزٕ ژوٗرِم چھِ زکاوٰتہ تہٕ پٲنٛژِم چھِ حج گۄڈٕنیُکُے چھِ کٔلمہٕ کٔلمُک مطلبٕے چھِ پَنٕنۍ شہادَت ہیٚنۍ کہِ خۄداے چھِ اَکوے حضرت محمد صلی اللہ علیہ وسلم چھِ تٔمۍ سُنٛد پیغمبر ٲخری پیغمبر دٔیِم چھِ نٮ۪ماز یُس دۄہَس پانٛژھِ لَٹہِ چھِ یِوان فجر ظہر عصر مغرب عِشاء یِتھَے پٲٹھۍ چھِ ترٛیٚیِم ترٛیٚیِم چھِ روزٕ روزٕ چھِ یِوان ؤریَس منٛز أکِس رٮ۪تَس منٛز برنہٕ سُہ گوٚو ماہِ رمضان روزُک مطلبٕے چھِ اَسہِ چھِ پَنٕںۍ کَن تہِ روزٕ تھاوٕنۍ زبان أچھ پاک چیٖزُن کُن نظر تھاوٕنۍ نا کہِ حرام چیٖزَس کُن ژوٗرِم چھِ زکاوٰتہ مطلب کہِ غریٖبَن ہِنٛز مدتھ کَرٕنۍ یِتھ پٲٹھۍ بایتُ المال چھِ یا مسجِدَن منٛز چھِ جمع کران یا یٔتیٖم سٕنٛز مدتھ چھِ کران یا پَنٛنہِ روزگار منٛز کٲنٛسہِ مدتھ کران یَتھ تَتھ وَنو أسی زکوٰتہ پٲنٛژِم چھِ حج یُس مطلب کہِ کعبہ خٲطرٕ چھِ گژھان تَتھ چھِ وَنان حج کَرُن سۄ تہِ چھِ اَکھ عبادَت آسان اَمہِ علاوٕ چھِ مُسلمانَس بہتر طریٖقہٕ تھاوُن پَنُن اخلاق بناوٕنۍ بہتر پَنُن دِل تھاوُن پاک گھُمنٛڈ تہٕ نہٕ تھاوُن تاکہِ خۄداے گژھِ گژھُن رٲضۍ یُتھُے خۄداے گژھِ گژھُن خۄداے گژھِ رٲضۍ تیُتھُے مِلہِ اِنسانَس بَنہِ ٲخرَت تہِ آسان تَمہِ پَتہٕ گوٚو پووَرٹی مطلب کہِ بےٚ روزگٲری کٔشیٖرِ منٛز کٔشیٖرِ منٛز چھِ پٔتۍمیو ؤریو پٮ۪ٹھ واریاہ زیادٕ یُس بےٚ روزگٲری چھِ سۄ چھِ بڑیمٕژ وَجہ چھِ کہِ خرچہٕ چھِ واریاہ زیادٕ بےٚ روز مطلب کہِ روزگار چھِ سُہ چھِ کَم مِلَن وول اِنسانَس چھِ تٲلیٖم خٲطرٕ تہِ واریاہ زیادٕ وٕنۍکٮ۪نَس یِم لَگان اخراجات لَگان بیٚیہِ بیٚیہِ چھِ مطلب کہِ یُس آزٕکۍ نٔے پُے چھِ سۄ چھِنہٕ مطلب سۄ چھِ کُنہِ نَتہٕ کُنہِ غلط طریٖقَس پٮ۪ٹھ پکان یعنی کہِ زیادٕ چھِ موبایلَسٕے سۭتۍ روزان ییٚمہِ کہِ وَجہ سۭتۍ تٕہٕنٛز یُس یہِ چھِنَہ تٕہٕنٛز پڑٲے چھِ کَم گٔمٕژ تِمَن ہُنٛد روزگار چھِ کَم گوٚمُت مطلب کہِ تِم چھِنہٕ ہٮ۪کان تِتھ پٲٹھۍ روزٕگار کمٲیِتھ پَنُن کِہیٖنۍ یا ہٮ۪کَو أسۍ ؤنِتھ کہِ خرچہٕ چھِ واریاہ زیادٕ مگر روزٕگار چھِ کَم ییٚمہِ کہِ وجہ سۭتۍ سٲنۍ ذہنی یۄس یہِ چھِ گٔمٕژ ذہنی قُوَت چھِ سۄ چھِ گٔمٕژ کمزور تِتھ پٲٹھۍ تہِ چھِ اِنسان یہِ سفرس منٛز روزان یِتھ پٲٹھۍ وبا اوس تَمہِ کہِ وجہ سۭتۍ روٗز واریاہَن واریاہَس ٹایمَس ہر کانٛہہ مطلب دُنہیُک ہر کانٛہہ کوٗنہٕ کوٗنہٕ بَنٛد یِتھَے پٲٹھۍ روٗز کٔشیٖر تہِ بَنٛد ییٚمہِ کہِ وَجہ سۭتۍ یہِ گوٚو روزگار گوٚو کَم تہٕ یِم یُس یہِ چھِ روزگار گوٚو کَم اِنسان چھِ زیادٕ سفر کران بیٚیہِ اخراجات تہِ بڑے تَمہِ کہِ وَجہ سۭتۍ